بالکل اننت اننت ناگ کِس یۄس یہِ اننت ناگ ڈِسٹرٛکس یۄسہٕ اِکنامی چھِ یا کَلچر چھُ سوشَل اٮ۪کٹٕوِٹیٖز چھِ اَتھ منٛز آیہِ واریاہ چینٛج پٔتمو کینٛژھو ؤریو پٮ۪ٹھ اگر اِکنامی ہِنٛز کَتھ کَرو یِم مارکیٹس یِم اَز ٹاونٕز چھِ یا أسۍ وَنو سِٹیٖز تہٕ یِم چھِ بیسِکلی یۄس یِہٕنٛز اِنکَم جَنریٹ گَژھان یہِ چھِ گژھان مارکیٹ سۭتی مطلب یِم چھِ یِمَن چھِ دُکان آسَان دُکانو پٮ۪ٹھ چھِ یِم زِندٕگی بسر کَران تہٕ بیٚیہِ چھِ یُس یہِ اَکھ پورشَن سانہِ اننت ناگ چھُ یہ چھُ گورمینٹ اٮ۪مپٕلاے تہِ یِم تہِ چھِ پَنٕںۍ اَکھ حِصہٕ چھُ یِتہِ زَن پَنُن اِنکَم جَنریٹ چھِ کَران تہٕ یُس زَن مین سورُس آف اِنکَم یا اِکنامی چھِ اننت ناگٕچ سۄ چھِ ہاٹی کَلچر ہاٹی کلچر سۭتۍ چھِ آلموسٹ پَنٛژہ پٔرسَنٛٹ لُکھ وابسطہٕ یِم زَن پَنُن روزگار کَماوان چھِ تہٕ یِمو چھِ واریاہ اہم رول کوٚر یَتھ منٛز اننت ناگچہِ اِکنامی منٛز ادا

واریاہ چینٛجِز آیہِ یَتھ منٛز گورمینٹَن تہِ واریاہ سِکیٖمٕز تہِ واریاہ بوٚڈ سٮ۪کٹر آو یور یا کینٛہہ اِنڈَسٹریٖز ہٮ۪ژَن ڈٮ۪ولَپ گژھنہِ کٔشیٖرِ منٛز ییٚمہِ سۭتۍ زَن واریاہ یوٗتھ گوٚو معلوم یُس بےروزگاری گوٚو تہٕ ڈِفرَنٛٹ سِکیٖمٕز آیہِ گوٚو پی اٮ۪م جی پٕلاے سِکیٖم یِمو سۭتۍ اَن یُسہٕ اَن اٮ۪مپٕلایڈ یوٗتھ اوس تِمو کوٚر پَنُن روزگار حٲصِل تہٕ آٹومیٹِکلی یہِاِکنامی ٲسۍ یہِ گٔیے چینٛج یہِ ہٮ۪ژٕن دۄہ کھۄ دۄہ دٮ۪ولَپ گژھٕنۍ اننت ناگَس منٛز تہٕ کَنَسٹرٛکشَن آف روڑس یُس چھُ روڑ یِم ٲسۍ یِم ٲسۍ خستہٕ حال یِمَن منٛز آیہِ وایڈٕنِنٛگ کَرنہٕ تہٕ یِمَن منٛز آیہِ نوٚو نوٚو یُس یہِ مطلب کُنہِ جاے اوس کٔدٕل بَناوُن کُنہِ جایہِ اوس تیٖل ترٛاوَان کُنہِ جایہِ اوس ییٚیہِ کینٛہہ کَرُن تہٕ واریاہ آسٲنی گٔیے یِمو سۭتۍ تہِ تہٕ اَمہِ وَرٲے چھِ نٕے نٕے مطلب ڈِپاٹمنٛٹ گٔیے قٲیِم اننت ناگَس منٛز جی اٮ۪م سی اننت ناگ ییٚمہِ سۭتۍ واریاہ سہوٗلیت وٲژ لُکَو لُکَن تہٕ بیٚیہِ کیاہ سا سوٚشَل چینٛج گٔیے یِتھ پٲٹھۍ زِ کُنۍ سہِ

أسۍ ہٮ۪کو ؤنِتھ أسۍ ہٮ۪کو ؤنِتھ میٖڈیاہَن تہِ کوٚر اَکھ اِمپاٹنٛٹ رول ادا مطلب ڈِجٹَلایز گوٚو سون اننت ناگ کَنَٮ۪کٹٕوِٹی چھِ بہتَر تہٕ کومنِکیشَن یہِ أسۍ وَنو تِہ سُتہِ چھُ بہتَر تہٕ اَمہِ سۭتۍ پیوٚ واریاہ اہم اثر لُکَن ہٕنٛزِ زِندٕگی پٮ۪ٹھ لُکھ ٲسۍ سفر کَران روڑو کِنۍ یا واٹَر سَپلاے سِکیٖمٕز آیہِ نٕے نَٕے جَل شکتی ڈِپاٹمنٛٹ آو رول کَرنہٕ ادا تہٕ اَمہِ سۭتۍ آو اَصٕل فٲیِدٕ